وعلیکم السلام بلکل اہن حظ اہن اہن حظ

ٹھیٖک

ٹھیٖک تۄہہِ کَر لٔجوٕ پَے یہِ حظ

ٹھیٖک ٹھیٖک ٹھیٖک حظ تُہۍ یِیِو یوٗرۍ حظ تُہۍ یِیِو وٕنۍ یوٗرۍ حظ تُہۍ کٔرِو یَتھ اٮ۪ف آی آر یہِ لانٛچ تہٕ تَمہِ پَتہٕ کَرو وۄنۍ اَتھ منٛز اِنوٮ۪سٹِگیشَن تۄہہِ ما چھُو شک کٲنسہِ پٮ۪ٹھ ٹھیٖک تُہۍ لیکھِو تُہۍ لیکھِو رِپوٹ لیکھِو تُہۍ اٮ۪ف آی آر کٔرِو تُہۍ لانٛچ أسۍ دِمو اَتہِ نظر کِہیٖنۍ چھُنہٕ کِہیٖنۍ چھُنہٕ پرواے أسۍ کَرو اِنوٮ۪سٹِگیشَن پانَے أسۍ کَرو کٲم أسۍ یِمو اور أسۍ کَرو موقعہٕ اَتہِ تہٕ کینٛژھن دۄہَن منٛز کَڑو أسۍ یہِ ژوٗر اَتہِ نٮ۪بَر تہٕ لگ بگ کۭتِس چھُ لگ بگ نۄقصان حظ ٹھیٖک ٹھیٖک چھُ أسۍ یِمو أسۍ یِمو آ یہِ چھِ یے چھےٚ سٲنی کٲم أسۍ دِمو لٔبِتھ ژوٗر أسۍ کیٛازِ دِمو نہٕ ژوٗر لٔبِتھ حظ أسۍ یِمو اور أسۍ یِمو موقَس پٮ۪ٹھ تہٕ مگر تۄہہِ چھُو گوڈٮ۪تھ یہِ نا اٮ۪ف آی آر کَرُن لانٛچ ییٚتہِ تَمہِ پَتہٕ تَمہِ پَتہٕ أسۍ یِمو تُہۍ أسۍ چھِ ییٚتھۍ آسان حظ تُہۍ یِیِو یور وِدِن وَن اَوَر أسۍ کَرو پَتہٕ یہِ اَتھ پٮ۪ٹھ یہِ کاروٲیی پانَے اہن حظ یِمو یِمو أسۍ یِمو أسۍ یِمو اور أسۍ یِمو اور تُہۍ اوٚ کَنٮ۪لوَن کَتٮ۪ن چھُو تُہۍ بَسان حظ اَ اَچھا اَچھا ٹھیٖک حظ ٹھیٖک گوٚو اَتہِ چھا بیٚیہِ کٲنٛسہِ ژوٗر کٔرمٕژ کِنہٕ تۄہی یوت حظ نہ حظ نہ وٕنۍکٮ۪ن وٕنۍکٮ۪ن چھُس بہٕ وَنان وٕنۍکٮ۪ن حظ وٕنۍکٮ۪س اچھا اچھا چلو تُلِو تُلِو ٹھیٖک چھُ حظ أسۍ تُہۍ کہٕ یِیِو یور پَتہٕ کَرو أسۍ فٔردَر کیٛاہ آسہِ کَرُن حظ